بہٕ ہَسا چھَس صُبوٗرہ أسۍ ہَسا أسۍ اَمہِ برٛونٛٹھ بسان بیٚیِس گامس منٛز یَتھ گامس ناو چھُ سِرہامہ تَمہِ گامُک چھُ مےٚ وُنہِ پیٚوان یاد لۄکچارٕکۍ کیٚنٛہہ چیٖز یَتھ منٛز زَن بانَن أسۍ أسۍ لۄکچارس منٛز گِون کشمیٖری سانٛگٕس ٲسۍ أسۍ گیٚون